جِناب مےٚ کَرے تُہُنٛد ریٚسٹورَنٹ پٮ۪ٹھ بِریانی آرڈَر مگر سۄ وٲژ نہٕ وٕنۍ کینٛہہ تۄہہِ وَنو دہ مِنَٹ لَگن ییٚلہِ کہِ زَن پنٛداہ مِنَٹ گٔے وۄنۍ لوٚگ مےٚ باسان شُراہِم سدٲہِم مِنَٹ تہِ گژھنہِ مگر تُہٕنٛز بِریانی نہٕ حظ وٲژٕے وٕنہِ مےٚ باسان بہٕ درٛاوُس ژورِ لَٹٮ۪ن سَڑکہِ پٮ۪ٹھ تُہُنٛد ڈِلؤری باے اوس نہٕ کِہیٖنۍ تَتہِ مےٚ باسیو سُہ ما آسہِ آمُت تہٕ یہِ ہَسا یہِ سُہ اوس نہٕ آمُت کینٛہہ وۄنۍ کٔرِو تُہۍ جلدی پَہَم ژیر گوٚو مےٚ لٔج بۄچھِ اَمہِ کھۄتہٕ گژھِ نہٕ وۄنۍ بَرداش کینٛہہ مہربٲنی تہِ مہربٲنی کٔرِتھ کٔرِو وۄنۍ جلدی